بہٕ چھس کَران زیادٕ تر مَسالہٕ دار سِیُن کھِیٚون پَسَنٛد تَکیازِ اَتھ سِنِس چھُ واریاہ لُطُف آسان تہٕ اَمہِ سۭتۍ چھُ اِنسان واریاہ لُطُف اَندوز گَژھان تہٕ زیادٕ تر چھِ مےٚ پسنٛد بِریانی کھیٚنۍ مَسالہٕ دار بِریانی تہٕ مَسالہٕ دار سِیُن یُس ٹیٚوٹھ ٹیٚوٹھ چھُ رٔنِتھ آسان تِکیاز امہِ سۭتۍ مےٚ چھُ آیۍ یِوان أتھی سۭتۍ کھیٚنَس اگر نٔے مےٚ ٹیٚوٹھ تہٕ مَسالہٕ دار سِیُن آسہِ کِہیٖنۍ تیلہِ یی نہٕ مےٚ کھیٚنہٕ کِہیٖنۍ تہٕ امہِ وَجہ سۭتۍ چھس بہٕ مَسالہٕ دار سِیُن کھیٚون پسنٛد کَران اَمہِ سۭتۍ چھُ مےٚ صِحت تہِ ٹھیٖک روزان تہٕ امہِ سۭتۍ چھس بہٕ لُطُف اَندوز تہِ گَژھان تہٕ بیٚیہِ چھُ یہٕ کھیٚن واریاہ پسنٛد یِوان کَرنہٕ ہَر کانٛہہ چھُ یِتھِس کھیٚنَس پسنٛد کَران ہَر کانٛہہ چھُ کھیٚوان اَمہِ موٗجوٗب زِ سُہ گَژھِ لُطُف اندوز تہٕ تٔمِس یی یَڈ مےٚ چھِ یِوان یڈ مَسالہٕ دار سِیُن کھیٚتھ تہٕ ٹیٚوٹھ ٹیٚوٹھ سِیُن کھیٚتھ اَگر نہٕ بہٕ یہٕ سِیُن کھیٚمہٕ کِہیٖنۍ تیٚلہِ چھُنہٕ مےٚ کُنہِ کینٛہہ کھیٚنَس کینٛہہ لَزتھٕے اِوان اِسلِیے چھس بہٕ زِیادٕ تر یِہٕے تیز تہٕ مَسالہٕ دار سِیُن کھیٚون پسنٛد کَران